کُنہِ ساتہٕ چھُ کٕلایمیٹ چینٛج گژھان تَمہِ سۭتۍ ہَسا چھِ وا زٔمیٖنَس گژھان واریاہ نۄقصان تِکیٛازِ کُنہِ ساتہٕ چھِ ڈونٛٹھ پیٚوان ییٚلہِ ڈونٛٹھ چھُ پیٚوان ڈونٛٹھ سۭتۍ چھِ یَتھ دانیٚس تہِ واریاہ نۄقصان گژھان کُلۍ ژوٗنٛٹھۍ ژوٗنٛٹھیٚن چھُ گژھان نۄقصان ژوٗنٛٹھٮ۪ن چھِ زَدٕ گَژھان تہٕ تَمہِ سۭتۍ چھِ ریٹ یۄس یِمَن ژوٗنٛٹھیٚن ہِنٛز چھِ سۄ چھِ واریاہ کَم روزان اَمہِ ساتہٕ کیٛاہ پَزِ أمِس فارمَرَس کَرُن فارمَرَس پَزِ اَمہِ خٲطرٕ دَوا لَگاوُن بیٚیہِ پَزِ گورمنٹَس اَمہِ ساتہٕ یِمَن یِمَن فارمَرَن یِمَن نۄقصان چھُ گوٚمُت یِمَن پَزِ یِمَن پونٛسہٕ ایٚویلیبٕل پونٛسہٕ دیٛن اَمہِ بَدلہٕ تہٕ کُنہِ ساتہٕ چھُ سٔہلاب تہِ یِوان سٔہلاب سۭتۍ چھِ یِم کُلۍ گژھان یہِ زٔمیٖن ؤمیٖن رٕڑٕ گژھان تَمہِ ساتہٕ تہِ پَزِ گورمِنٹَس یِمَن مَدد دِنۍ یا کُنہِ ساتہٕ چھُنہٕ آب آسان کِہیٖنۍ کُنہِ ساتہٕ چھِ ترٛیش آسان زٔمیٖنَس واتان آب کِہیٖنۍ تہٕ تَمہِ سۭتۍ چھِ کُلۍ ہیٚکان ہوٚکھِتھ گورمِنٹَس پَزِ فراہم کَرٕنۍ یِمَن آبہٕ ٹیٚنٛکی آبہٕ ٹیٚنٛکی پَزِ یِمَن سوزٕنۍ ییٚمہِ سۭتۍ یِم یہِ پریشٲنی ہیٚکیٚن دوٗر کٔرِتھ